ٹیکنالجی چھِ وارِیاہ ضروٗری وۅنۍ مطلب یہِ چھِنہٕ اَمہِ لٮ۪حاظٕ ضروٗری مطلب یہِ چھِ مطلب ہر رنٛگہٕ اَسہِ ضروٗرت لَگان ٹیکنالوجی چاہیے أسۍ میڈِسنٕچ کَتھ کَرو چاہیے أسۍ پرنٕچ کتھ کَرو چاہیے أسۍ کیٚنٛہہ ہُنر ہیٚچھنٕچ کَتھ کَرو کانٛہہ تہِ چیٖز اگر أسۍ وُچھو تتھ منٛز چھِ ٹیکنالوجی اَسہِ وارِیاہ زیادٕ فٲیدٕ منٛد مطلب یہِ ٹیکنالوجی ٹیکنالوجی ہُنٛد یہِ یُس یہِ ریولوٗشن گوٚو مطلب یہِ گوٚو وارِیاہ بہتریٖن ہر کٲنٛسہِ خٲطرٕ چاہیے کانٛہہ پیٚنٛٹر اوس چاہیے کانٛہہ بٲرڈ واچنٛگٕس اوس کَران چاہیے کانٛہہ کیٚنٛہہ آل کٕنان پتہٕ چیٖز بناوان سُہ ہٮ۪کہِ سُہ پتہٕ آن لایَن تہِ کٕنِتھ ٹٮ۪کنالوجی بنوس پوٗرٕ دُنیا اکھ لۅکُٹ مۅکُٹ گام أتھۍ منٛز چھِ أسۍ اِنسان اکھ أکِس مطلب مطلب کاروبار کَران لین دین کَران یا باقٕے چیٖز ہیٚچھان چھِ زبان چھِ ہیٚچھان کیٚنٛہہ ہُنر چھِ ہیٚچھان کیٚنٛہہ لٮ۪کھُن چھِ ہیٚچھان یا آن لایَن پَران چھِ یُس یہِ بٲرڈ واچنٛگا چھِ کشمیٖرس منٛز چھِ ٹٮ۪کنالوجی پٮ۪ٹھ پیوٚو ٹٮ۪کنالوجی سۭتۍ پیوٚو اَتھ پٮ۪ٹھ وارِیاہ زیادٕ اَصٕل اَصٕل اَصٕل اَثر پیوٚو مطلب یِم ٹٮ۪کنالوجی آیہِ مطلب دوٗر بیٖن چھِ یِوان یِم أسۍ ما ہیٚچھ دوٗرِ یِم وُچھناون چھِ یا ٹیلِس کوپ چھِ یِوان یا تِم باقٕے تِم تِم گِلاسِز چھِ یِوان تِمن چھِ آسان وارِیاہ مٮ۪گنہِ فاینٛگ پاور تَمہِ سۭتۍ چھِ اَسہِ مطلب دوٗر یِم یِم جانور آسان چھِ تِم چھِ أسۍ آرام سان ہٮ۪کان وُچھِتھ مطاب کہِ تُہُنٛد کلر کیٛاہ چھُ تُہُنٛد ہیبِٹیٹ کیٛاہ چھُ تِم کیٛاہ چھِ کھٮ۪ن چٮ۪ن چھِ کھٮ۪وان یا تِم اٮ۪گلے ینٛگ چھِ تِم کر چھِ اٮ۪گلے کَران یا تِم کِتھٕ پٲٹھۍ چھِ میٹ کَران یہِ چھِ یہِ چھِ سٲنۍ ٹٮ۪کنالوجی بُتھِ کَنہِ تھاوان چھِ تَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان یِم چیٖز وُچھِتھ یِم کشمیٖرس منٛز یِم بٲرڈٕس یِوان چھِ مطلب یِم مایگرٛیٹری بٲرڈٕس یِوان چھِ یور مطلب تِم تہِ چھِ ہٮ۪کان أسۍ وُچھِتھ مطلب تُہنٛد یِم بِہیور وُچھان أسۍ تِم کیٛاہ کھٮ۪ن چھِ کھٮ۪وان تِمن کیٛاہ شیپ سایز چھِ یُس تُہُنٛد بیٚیہِ چھِ آسان تونٛژ یَتھ وَنان چھِ پیٖک أسۍ سُہ کٮُ۪تھ چھِ آسان مطلب تِم کمہِ ٹایپہٕ کھٮ۪ن آسان کھٮ۪وان تہٕ بیٚیہِ کیٛاہ آسان تِم کَران یِتھٕے پٲٹھی یُس یہِ ٹٮ۪کنالوجی چھِ اَتھ چھِ أسۍ وارِیاہ اَصٕل مطلب گرٕ پتھ کالہِ ٲسۍ پٮ۪وان اَسہِ جنٛگلن منٛز گژھُن مطلب واریاہ کال کر یی کانٛہہ بٲرڈ سُہ بیٚہہ کُنہِ کُلہِ لنٛجہِ پٮ۪ٹھ پتہٕ وُچھو أسۍ یہِ اوس اکھ وارِیاہ زیادٕ اکھ سُہ سُہ یہِ مشقت واجیٚنۍ کٲم اتھ منٛز ٲس پٮ۪وان اَسہِ گنٛٹو وَ پرٛارُن مطلب پتہٕ گژھیٛا سُہ اَسہِ مومنٛٹ کیپچر کِنہٕ سُہ اوس پتہٕ دوٚیِم سوال گۄڈنیُکُے سوال اوس یہِ اوس وارِیاہ زیادٕ مشقتٕچ کٲم اتھ منٛز اِنسان مطلب جسمٲنی طور پتہٕ تھکان تہٕ ذہینی طور پتہٕ تھَے تھکان تہٕ بیٚیہِ یُس مطلب یُس کٮ۪پچر آسہِ ہا کَران یُس رَٹن وول آسہِ ہا یُس کیچ آسہِ کَران سُہ تہِ اوس نا اُمید سُہ اوس دَپان مطلب مےٚ گوٚو ٹایمٕے ضایہِ وۅنۍ کیٛاہ کَرٕ بہٕ أتھۍ پٮ۪ٹھ اوس سُہ وَنان یِم چیٖز تہٕ بیٚیہِ اکھ چیٖز ونہٕ بہٕ یُتھٕے یہِ ٹٮ۪کنالوجی ہُنٛد یہِ آو یُس یہِ شُمارٕ آو ریولوشن گوٚو اَمہِ سۭتۍ پیوٚو وارِیاہ زیادٕ اَثر اَتھ پٮ۪ٹھ باڈ بٲرڈ واچنٛگ پٮ۪ٹھ اگر وۅنۍ کانٛہہ دوٗر بٲرڈ یی کانٛہہ دوٗریِم آسہِ آمُت مایگریٹری آسہِ آمُت کٔشیٖرِ منٛز مطلب یِم أسۍ اَز یم نٔو نٔو یِم دوٗربیٖن یِوان چھِ یِمن مٮ۪گنہِ فاینٛگ پتہٕ وارِیاہ زیادٕ آسان چھُ تِم چھِ أسۍ ہٮ۪کان دوٗرِ پٮ۪ٹھ کیپچر کٔرِتھ وُچھان تُہنٛد یہِ مطلب سِکِن کَلر کیٛاہ چھُ تِم کتھ ریجنس منٛز روزان چھِ تہٕ تِم کیٛاہ کھٮ۪وان چھِ تہٕ یِمن کِتھٕ پٲٹھۍ چھِ واپس یِمن کِتھٕ پٲٹھۍ چھِ پانہٕ وٲنۍ کۄمنی پانہٕ وٲنۍ کَتھ باتھ کَران مطلب پانہٕ وٲنۍ مطلب جانور یِم نا بٲرڈ پانہٕ وٲنۍ کَتھ کَران تہٕ یِم کِتھٕ پٲٹھۍ چھِ یہِ پنٕنۍ سِگنلٕز ٹرٛانٕسمیٹ کَران تہٕ باقین تانۍ تہٕ یِتھٕ پٲٹھۍ چھِ أسۍ وُچھان کومنِکیشن کَران یِم یہِ گوٚو أتی پاسِبُل ییٚلہِ یہِ ییٚمہِ سۭتۍ گوٚو بٲرڈو سۭتۍ مطلب ییٚمہِ ٹٮ۪کنالوجی سۭتۍ أسۍ چھِ وُچھان مطلب کانٛہہ تہِ چنل آ یۅس اتھ رِلیٹِڈ آسہِ کٲم کَران لایک ڈِسکاوری چھِ وایلڈ لایف چھِ تتھ منٛز چھِ تِم ٹٮ۪کنالوجی ہاوان تِم کِتھٕ پٲٹھۍ چھِ تِمن رِموٹ جاین واتان یوٚت اِنسان چھِ سونٛچان اِنسان سُنٛد ذہن چھُ آسان مطلب محدوٗد أسۍ چھِنہٕ زیادٕ دوٗر ہٮ۪کان أسۍ چھِ وُچھان یہِ کوٚت گَژھِ ٹٮ۪کنالوجی ہٕنٛدۍ ایولوش ریولوشن سۭتۍ چھِ أسۍ وُچھان تِم چیٖز یِم دوٗر دراز آسان